روٗد چھِ وارِیاہ پٮ۪وان بیٚیُک چھِ شیٖنٕکۍ تہِ اِمکان کیٛاہ سُوِگی ہیٚکیٛاہ اِتھٮ۪ن حالاتَن منٛز ڈیٚلِوَر کٔرِتھ بیٚیہِ چھِ وارِیاہ دوٗر آرڈَر ڈیٚلِوَر کَرُن یور نہٕ ٹرانَسپوٹ پَکان چھِ کِہیٖنۍ یہِ چھُ وارِیاہ ہیوٚر علاقہٕ